میٛون دوٚیِم پرٛوڈَکٹ اوس سُماٹ فون اَتھ سُماٹ فونَس منٛز باسے مےٚ یہِ خرأبی کہِ یہِ اوس جَلدٕے ڈَاوُن گَژھان بیٚیہِ اَگَر چارجَس پٮ۪ٹھ تھَو چارجَس تھَوہون اَتھ ٲسۍ وارِیاہ ٹایِم لَگَان چارج گَژھنَس ییٚلہِ فون بہٕ اِستعمال اوسُس کَران اَتھ یہِ اوس وارِیاہ زیادٕ ہیٖٹ اَپ گَژھان مےٚ اوس بَاسان یہِ پھَٹہِ مےٚ اَتھسٕے منٛز یہِ فون اوس بیٚیہِ مٔنٛزۍ مٔنٛزۍ ییٚلہِ اِنٹَرنیٹ تہِ ٲسۍ یوٗز کَران اَتھ وارِیاہ ایپلکِیشن بَجہِ بَجہِ ایپلِکِیشَن یوٗز کَران یہِ اوس ہینٛگ گَژھان یہِ اوس نہٕ صحٔی چَلان کِہیٖنٛۍ تہِ یِم یِم پرٛابلِم باسے مےٚ اَتھ تَمہِ ساتہٕ اَتھ فونَس منٛز